اسلامُ علیکُم تُہۍ چھِو ٹھیٖک تجمُل چھِو حظ بہٕ حظ چھُس قیوم منظوٗرمےٚ وَنتہٕ حظ اکھ کَتھ اسہِ حظ ٲس عیٖد خٲطرٕ نِنۍ ژوٚٹ حظ اَسہِ چھُ پنُن محلہٕ ذرا لۄکُٹ پہن تہٕ مےٚ چھُ پنُن دُکان تہٕ مےٚ ٲس تتھ کٮُ۪ت تتھ خٲطرٕ ژوٚٹ ووٚٹ نِنۍ تہٕ تِکیٛازِ اَسہِ چھِ گژھان عیٖد پٮ۪ٹھ چھِ یِمن گژھان تھوڑا دوٗر ژوٚٹ انٕنۍ تہٕ یِم چھِ مےٚ ونان یتٮ۪تھ کیٛازِ ترٛاوَکھ عیٖد ژوٚٹ ژٕ مےٚ ووٚن نا ژٕے ژےٚ کُس کُس ژوٚٹ قِٕسٕم چھےٚ آسان اَتہِ تہٕ مےٚ کٔہۍ ترٛاوَکھ ژٕ تہٕ یِم مےٚ کوٗتاہ بچہِ یہِ بینِفِٹ اَتھ منٛز مےٚ ون حظ ژےٚ کُس کُس قٕسم حظ چھُ آسان اَتہِ

اَہَن حظ اَہَن حظ ژٕ ژٕ وَن حظ مےٚ یہ سِمپُل کیک کٔہۍ پیٚیہِ مےٚ تہٕ چاکلیٹ دار کیک کٔہۍ پیٚیہِ مےٚ

اَچھا ٹھیٖک تہٕ یہِ یِم کُکے ڈبہٕ تِم کٔہۍ حظ چھِ گژھان کِلو اَچھا ٹھیٖک چھُ یِم بٲگِرکھانہِ درجن چھُ نہٕ حظ یہِ کٔہۍ پیٚیہِ مےٚ بٲگِرکھانہِ درجن کٔہۍ حظ دِکھ ژٕ مےٚ اَچھا اکھ ہتھ وُہ ٹھیٖک حظ چھُ بیٚیہِ یہِ تولہٕ ژوٚٹ چھِ بنان ژےٚ نِش اَچھا یہِ ڈرٛے فرٛوٗٹ چھِ حظ بنان اَچھا ٹھیٖک وۅنۍ تھوڑا بہت کٔرِو حظ کم کیٚنٛہہ یُتھ ما پیٚوٕ کم کٔرِو حظ تھوڑا بہت یُتھ پتہٕ مےٚ تہِ بچہِ اَہَن حظ مےٚ تہِ گوٚژھ نہٕ حظ بچُن تہِ بہٕ کَرٕ محنت بہٕ اَنہٕ یوٗتاہ سۄگاٹ ژےٚ نِش تہٕ مےٚ گوٚژھ نہَ حظ پتہٕ تھوڑا اورٕ یُن تہِ

اَچھا ٹھیٖک چھُو اَچھا ٹھیٖک اَچھا کیکس منٚز کوٗتاہ حظ بچہِ مےٚ کیک کٔہۍ حظ کٕنہٕ بہٕ چاکلیٹ دار کیک ٹھیٖکھ ہُہ ہُہ ہُہ کٔہۍ چھُ یُس سِمپُل کیک ترٕٛہہِ رۄپپہِ اَدٕ حظ ٹھیٖک حظ چھُ بہٕ حظ یِمہٕ تیٚلہِ صُبحنس چھُ نہٕ حظ ٹھیٖک اَدٕ حظ ٹھیٖک حظ چھُ